وعلیکُم السلام السلام علیکُم اَہَن آ تُہۍ چھُو حظ ٹھیٖک شُکُر حظ اَہَن اَہَن حظ آ بِلکُل حظ اعجاز موٹٲرٕس اینڈ سِپیَر پارٹٕس

اَچھا اَچھا

اَچھا اَچھا

کیٚنٛہہ اَچھا تہٕ یہِ آیلِنٛگ چھِ حظ آیلِنٛگ آیلَنٛگ تیٖل ویٖل چھُسا بَرابَر وَ واٹَر ٹیٛوٗب کوٚروٕ چیک اَچھا تُہۍ کٔرِو کٲم یہِ یُس اَتھ فَنَل چھِ آسان تُہۍ کھوٗلِو یہِ گۄڈٕ یہِ اَتھ وُچھِو فَنلہِ منٛز ما چھُ اَتھ کیٚنٛہہ گوٚمُت

آ آ بیٚیہِ وُچھ حظ اَتھ چھِ پُلیٛوٗشَن گ مٕژ تُہۍ کٔرِو کٲم بیٚیہِ کیٛاہ پرٛابلِم وَنیوٕ تۄہہِ اَچھا بیٚیہِ بیٚیہِ کیٚنٛہہ پرٛابلِم اَچھا کیٚنٛہہ اَتھ چھِ گیر بۅکسَس منٛز تہِ تھوڑا گیر گیر گژھان آ تی تی اَتھ چھُ گوٚمُت اَتھ چھُ گوٚمُت گیر آوُٹ پِٹ خراب بیٚیہِ چھُ اَتھ گوٚمُت سیلٕف اٮ۪کسٕلریشَنَس منٛز تھوڑا پرٛابلِم تُہۍ کَتہِ چھُو روزان اَچھا تُہۍ کٔرِو کٲم تُہۍ یِیِو مےٚ نِش ہے لال چوک چھُ مےٚ اَسہِ شو روٗم مےٚ چھِ دۄن ترٛٮ۪ن جایَن بہٕ چھُس وُنکٮ۪ن پانہٕ لال چوک آ وُنکٮ۪ن چھُس بہٕ لال چوک تُہۍ ییِو وُنکٮ۪نَس اَگر تُہۍ فرٛی چھُو تُہۍ یِیِو یوٗرۍ تہٕ تُہۍ ؤنِو مےٚ اَکھ چھُ تۄہہِ یہِ اَتھ پُلوٗشَن چیک کَرناوُن بیٚیہِ چھُو تۅہہِ اٮ۪کسِلیٹرس منٛز

اَچھا اَچھا

بیٚیہِ چھُو گیر بۅکسَس منٛز تۄہہِ پرٛابلِم سُہ تُہۍ وٲتِو تۄہہِ کوٗتاہ ٹایِم لَگوٕ لال چوک واتنَس تانۍ ٹھیٖک چھُ بہٕ پرٛارہو تۄہہِ أڈِس گنٛٹَس تُہۍ وٲتِو یور مےٚ نِش بہٕ پرٛارمو تۄہہِ بہٕ دِمہٕ اَتھ پانَے نظر کیٛاہ کیٛاہ پرٛابلِم چھَس آ یہِ اَلبتہ کٲم اَکھ کٔرۍزیٚو ییٖزیٚو تھوڑا جَلدی پَہَم زیادٕ لیٹ ییٖزیو نہٕ کِہیٖنٛۍ آ یہِ چھِ مےٚ پٔرسٕنَل نَمبَر تُہۍ کٔرِو ییٚتھی نَمبرَس فون یا اَگر میٛٲنِس آفیسَس منٛز کٔرِو فون تَتہِ تُل میٛون یہِ میکنِک آسہِ میٛون تَتہِ سُہ تُلہِ فون تٔمِس ؤنۍزیٚو تُہۍ یِتھٕ کٔنۍ مےٚ کٔرِو أمِس اعجاز صٲبَس سۭتۍ کَتھ أمۍ ووٚن یِتھٕ کٔنۍ یِتھٕ کٔنۍ چھِ اَتھ پرٛابلِم تہٕ مےٚ لَگہِ تھوڑا ٹایِم واتنَس تہٕ یہِ کار گٲڑۍ کَرٕنۍ چیک یا اَگر توٚتام اوسُس بہٕ پانہٕ ووتمُت بہٕ کَرَس پانَے چیک ٹھیٖک چھِ حظ وٲتِو تُہۍ تیٚلہِ اور تہٕ بہٕ آسہٕ وۅنۍ ییٚتہِ پرٛاران مےٚ کٔرۍزیٚو کال ٹھیٖک چھِ حظ اَدٕ کیٚنٛہہ چھُنہٕ پریشان مہٕ گٔژھِو کیٚنٛہہ تہٕ مےٚ کٔرۍزیٚو فون اَدٕ سا وعلیکُم السلام